اَسَلامُن علیکُم یُس مےٚ کیب ڈرٛایوَر ڈرٛایوَرَس ٲس کٔرمٕژ یۄس مےٚ کیب بُک ٲس کٔرمٕژ سۄ کیب وٲژ نہٕ وۄنۍ ٹایمَس پٮ۪ٹھ کِہیٖنۍ تہِ نہٕ تَمہِ سۭتۍ آیہِ مےٚ واریاہ مُشکِلات بہٕ ہیٚچٕس نہٕ وٲتِتھ یۄس مےٚ ٹرٛین یَتھ ٹرٛین تام مےٚ واتُن اوس مےٚ آیہِ واریاہ مُشکِلات تِکیٛازِ یۄس مےٚ یۄس مےٚ فٕلایٹ ٲس تہٕ مےٚ بہٕ ہیٚچٕس نہٕ ٹرٛین تہِ ہیٚچٕس نہٕ بہٕ یہِ تُلِتھ ٹرٛین نِش تہِ ہیٚژٕس نہٕ بہٕ وٲتِتھ کِہیٖنۍ تہِ نہٕ تِکیٛازِ مےٚ یُس مےٚ کیب ڈرٛایوَر اوس تٔمِس اوس مےٚ ٹایِم دیُتمُت صُبحٲے نَو بَجے سُہ آو ساڑٕ نَو تَمہِ سۭتۍ ہیٚچٕس نہٕ بہٕ وٲتِتھ کِہیٖنۍ تہِ نہٕ تَمہِ سۭتۍ ہیٚچٕس نہٕ بہٕ وٲتِتھ ٹرٛین یور ٹرٛین تام کِہیٖنۍ تہِ نہٕ پَتہٕ ییٚلہِ بہٕ ٹرٛین نِش وٲژٕس تَتہِ ٲسۍ گٔمٕتۍ آلرٔڈی وُہ مِنَٹ لیٹ تہٕ پَتہٕ کھٔژٕس بہٕ بیٚکِس ٹرٛین اَمے وَجہ سۭتۍ گوٚو مےٚ یۄس مےٚ یہِ فٕلایٹ ٲس سۄ گٔے مےٚ مِس اِسلیے گٔے مےٚ سۄ مِس تِکیٛازِ یُس مےٚ کیب ڈرٛایوَر اوس سُہ ووت نہٕ مےٚ ٹایمَس پٮ۪ٹھ کِہیٖنۍ تہِ نہٕ تہٕ اگر وۄنۍ سُہ جلدی جلدی واتہِ ہے مےٚ بَچہے ٹایم تہٕ بہٕ واتہٕ ہَہ بہٕ ہٮ۪کہٕ ہَہ ٹایمَس پٮ۪ٹھ ٹرٛین رٔٹِتھ تہٕ بہٕ ہٮ۪کہٕ ہَہ یہِ فٕلایِٹ فٕلایٹ منٛز وٲتِتھ تہٕ اَمے سۭتۍ گٔے مےٚ واریاہ پرٛابلِم تِکیٛازِ یُس یہِ ٹرٛین یُس یہِ کیب ڈرٛایوَر اوس یہِ اوس بٮ۪لَل أمِس تہِ یہِ اوس نہٕ اِنسان یہِ اوس مےٚ ضٔروٗرت أمِس تہِ أمۍ سَمجھی نہٕ میٛٲنۍ ضٔروٗرت کِہیٖنۍ تہِ نہٕ تَوَے گوٚو مےٚ یوٗتاہ لیٹ تہٕ مےٚ گوٚو واریاہ نۄقصان اَتھ منٛز اَکھ پے مےٚ ڈَبَل پونٛسہٕ دِنۍ بیٚکِس کیب ڈرٛایورَس تہٕ مےٚ کٔر پَتہٕ بدل کیب تہٕ تٔمِس پے مےٚ اَمہِ کھۄتہٕ واریاہ پونٛسہٕ دِنۍ أمۍ تَوَے گوٚو مےٚ واریاہ لیٹ اگر یہِ جلدی ٹایمَس پٮ۪ٹھ واتہِ ہے مےٚ گَژھِ ہے نہٕ یوٗتاہ لیٹ کِہیٖنۍ تہِ نہٕ تہٕ بہٕ یِمہٕ یِم اَکثَر یِم ٹرٛین ڈرٛایوَر یِم چھِ کیب ڈرٛایوَر چھِ آسان یِم چھِ کَران یِم چھِ ٹایِم نِوان مگر یِم چھِنہٕ ٹایمَس پٮ۪ٹھ واتان کِہیٖنۍ تہِ نہٕ تَمہِ حِساب چھِ گژھان سَوارٮ۪ن واریاہ مُشکِلات چھِ تِمَن یِوان تِکیٛازِ کُنہِ ساتہٕ چھِ آسان تیٖژاہ ضٔروٗرت اِنسانَس اِنسان چھُنہٕ ہٮ۪کان کِہیٖنۍ کٔرِتھ اگر تٔمِس پَتہٕ کانٛہہ کیب ڈرٛایوَر پانٛژو ساسو بَدلہٕ ہیٚیہِ دَہ سا یہِ پانٛژَو ہَتو بَدلہٕ ہے ساس رۄپیہِ تٔمِس چھِ تَمہِ ساتہٕ آسان تٔمِس چھِ آسان مَجبوٗری سُہ چھُ بِچور دِوان تِکیٛازِ یِمَن یِمَن خٕلاف ییٚلہِ نہٕ کانٛہہ اٮ۪کشَنٕے چھِ یِوان نِنہٕ یِم چھِ کَران یِتھَے پٲٹھۍ یِمَن سوارٮ۪ن چھِ یِم کَران تَنٛگ اگر تُہۍ یِمَن خٕلاف کانٛہہ اٮ۪کشَن نی ہوٗ تہٕ تُہۍ یِم کَرہَن نہٕ یوٗتاہ کِہیٖنۍ تہِ نہٕ اَگَر آز مےٚ مےٚ گٔے صرف وُہ مِنَٹ گٔے مےٚ لیٹ تَمہِ لیٹ گَژھنہٕ سۭتۍ گٔے مےٚ ٹرٛین تہِ لیٹ اگر مےٚ ٹرٛین لیٹ گَژھے نہٕ تہٕ بہٕ ہٮ۪کہٕ ہَہ فٕلایِٹ آرام سان یہِ رٔٹِتھ تہٕ بہٕ ہٮ۪کہٕ ہَہ وٲتِتھ پَنٛنِس ٹایمَس پٮ۪ٹھ مگر یُس یہِ کیب ڈرٛایوَر چھُ یہِ آو نہٕ أمۍ دیُت مےٚ اَکھ ٹایم یہِ ووت بَدلِس ٹایمَس اَمے سۭتۍ گوٚو مےٚ ٹرٛین تہِ مِس یورٕ گوٚو مےٚ ایروپٕلین تہِ مِس بہٕ ہیٚچٕس نہٕ جَہازَس تہِ کھٔسِتھ کِہیٖنۍ تہِ نہٕ اَگر بہٕ گۄڈٕنٮ۪تھٕے کیب کیب ڈرٛایور سُلے یی ہے تہٕ مےٚ گَژھِ ہے ٹرٛین تہِ واریاہ ٹرٛین منٛز تہِ گژھِ ہے مےٚ واریاہ ایٖزی تہٕ بہٕ واتہٕ ہا بَرابَر ٹایمَس پٮ۪ٹھ یِتھَے پٲٹھۍ چھِ یِمہٕ یِم یِم کیب ڈرٛایوَر چھِ یِم چھِ دِوان اَکھ ٹایِم مگر یِم چھِنہٕ واتان ٹایمَس پٮ۪ٹھ کِہیٖنۍ تہِ نہٕ اَگَر یِم ٹایمَس پٮ۪ٹھ واتہٕ ہَن تہٕ اَسہِ گَژھِ ہے نہٕ یوٗتاہ مُشکِلات کِہیٖنۍ تہِ نہٕ اَسہِ گَژھِ ہے نہٕ یوٗتاہ مُشکِلات کِہیٖنۍ تہِ نہٕ اِسلیے چھُو تُہۍ تُہۍ نِیِو أمِس خِلاف اٮ۪کشَن تُہۍ نِیِو أمِس خٕلاف اٮ۪کشَن اَگَر نہٕ یہِ آز کوٚر أمۍ مےٚ سۭتۍ پَگاہ کَرِ یہِ بَدَل پٮ۪سَنجَرَس سۭتۍ اِسلیے کٔرِو تُہۍ أمِس خٕلاف اٮ۪کشَن اور یُس مےٚ پونٛسہٕ أمِس دیُتمُت چھُ سُہ کٔرِو مےٚ تُہۍ واپَس رِفَنٛڈ تہٕ بہٕ اِسلیے تۄہہِ چھُو تۄہہِ چھو اَتھ خلاف اٮ۪کشَن تُلٕنۍ یِمہٕ یِم یِم کیب ڈرٛایوَر چھِ تِمَن خلاف تُلِو تُہۍ اٮ۪کشَن تِم ہٮ۪کَن نہٕ سَوارٮ۪ن سۭتۍ یوٗتاہ یہِ کٔرِتھ کِہیٖنۍ تہِ نہٕ اِسلیے چھَسو بہٕ تۄہہِ دَپان یُس مےٚ پونٛسہٕ چھُ یُس مےٚ کیب ڈرٛایوَرَس پونٛسہٕ چھِ دِتۍمٕتۍ مگر سُہ آو نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ تہٕ تٔمِس چھِ مےٚ تٔمِس چھَس بہٕ دَپان بہٕ چھَس رِکوٮ۪سٹ کَران تِم کٔرِو تُہۍ مےٚ واپَس اگر نہٕ سُہ ٹایمَس پٮ۪ٹھ یی ہے اگر نہٕ سُہ ٹایمَس پٮ۪ٹھ یی ہے مےٚ گَژھِ ہے نہٕ کہِ یہِ ٹرٛین مِس کِہیٖنۍ تہِ نہٕ تَمے ٹرٛین مِس گَژھنہٕ سۭتۍ گوٚو مےٚ وٲژٕس نہٕ بہٕ فٕلایِٹ رٔٹِتھ کِہیٖنۍ تہِ نہٕ ییٚمہِ سۭتۍ مےٚ ییٚمہِ سۭتۍ مےٚ واریاہ مُشکِلات آے اَگَر بہٕ اَگَر بہٕ اَگَر کیب ڈرٛایوَر ٹایمَس پٮ۪ٹھ یی ہے مےٚ گَژھِ ہے نہٕ یوٗت مُشکِل کِہیٖنۍ